اَسَلامُ علیکُم ییٚمہِ یۄس أزٕچۍ یہِ ٹٮ۪کنالجی چھِ اَمہِ سۭتۍ آو سانہِ زندگی منٛز واریاہ بدلاو واریاہ بدلاو گوٚو مطلب کہِ بروںٛٹھ ٲس نہٕ کٕہٕنۍ فیسلٹی وٕنۍکٮ۪ن چھِ واریاہ فیسلٹی بروںٛٹھ ٲس پٮ۪وان اَکہِ جایہِ بیٚیہِ جایہِ گژھُن وَنہِ زَن اوس گژھُن کلوٗمیٖٹرَن ژورَن ٲٹھَن شٮ۪ن مطلب ٹانٛگہٕ ٲسۍ پَکان ٹانٛگہٕ کۭتِس اوس پَہ سُہ اوس صُبحَس نیران شامن اوس واتان تِتھَے کٔنۍ اِنسانَس اوس پٮ۪وان ژورَن پانٛژَن گَںٛٹَن پایدَل پَکُن وٕنۍکٮ۪ن آے سہوٗلیت وٕنۍکٮ۪ن چھِ ٹرٛانَسپوٹ قدمہٕ قدمہٕ چھُ وٕنۍکٮ۪س وٕنۍکٮ۪س چھُنہٕ کٕہٕنۍ تہِ پرٛابلِم گژھان اِنسانَس وٕنۍکٮ۪س چھُ سٲری سہولیژ بروںٛٹھ ٲس مان ژٕ یہِ کہِ دان ٲسۍ اَسہِ رَنُن اوس وٕنۍکٮ۪ن کۭژاہ سہوٗلیت آیہِ اَسہِ یَتھ رَںنَس منٛز أسۍ ٲسۍ بروںٛٹھ دانَن سنٛدراوان تہٕ وٕنۍکٮ۪ن چھُ رایس کُکَر چھُ ہیٖٹر چھُ گیس چوٗلہٕ چھُ مطلب آیہِ یہِ تہِ سہوٗلیت وٕنۍ کہِ بروںٛٹھ اوس پٮ۪وان گژھُن رِشتہٕ دارَن نِش مان اِنسان اوس دَپان وۄنۍ گژھٕ بہٕ رِشتہٕ دارَس نِش تٔمِس اوس پٮ۪وان ہُہ دَپان ٲسۍ واے وَنہِ آو پوٚژھ زٕ گَںٛٹہٕ ترٛےٚ گَںٛٹہٕ ٲسۍ چایہِ لَگان سموارَس اوس تینٛگُل پٮ۪وان ترٛاوُن کٲنٛسہِ اوس نہٕ تَتھ وقتَس منٛز سموار تہِ آسان تِمَن اوس پٮ۪وان بِچارٮ۪ن مان ژٕ دانَس پٮ۪ٹھٕے ہُہ دانَس پٮ۪ٹھٕے کَرٕنۍ چاے چاے اَدٕ کَر اوس پوٚژھ چیٚوان چاے گۄڈٕ ٲس نہٕ پَیی آسان وٕنۍکٮ۪ن آے یہِ سہوٗلیت کہِ اگر پوٚژھ آسہِ گَرِ نیرنَے وٕنۍکٮ۪ن چھِ فوںَس پٮ۪ٹھ پَے لَگان کہِ پوٚژھ آو گَرِ ییٚتہِ چھَکھ آسان سٲرٕے تیٲری تھٲومٕژ کٔرِتھ گوٚو آے یہِ تہِ مان ژٕ یہِ تہِ آے اَسہِ سہوٗلیت یہِ کۭژاہ سہوٗلیت آے اَسہِ مطلب بروںٛٹھ ٲس ییٚتہِ یہِ نہ ڈاکٹرَن نِش اوس گژھان تیوٗتاہ مُشکل گژھُن گۄڈٕ ٲسۍ نہٕ ڈاکٹرٕے کُنہِ تِم ٲسۍ خبر کَتہِ مٲنِو شےٚ شیٹھکُے یَنہٕ حظ ٲٹھَن کلوٗمیٖٹر دَہَن پنٛدہَن تہِ وُہَن کِلوٗمیٖٹرَن شہر تور اوس باسان مان ژٕ خبر کوٗتاہ سکھ گژھُن وٕنۍکٮ۪ن چھُنہٕ دِلہِ باسان اِنسانَس سَکھ گژھُن کیٛازِکہِ وٕنۍکٮ۪ن چھُ جہازٕ فیسلٹی چھِ گاڑٮ۪ن ہٕنٛز چھِ سوموَن ہٕنٛز چھِ گَرَس منٛز حظ چھُ وٕنۍکٮ۪ن گاڑٮ۪ن ہٕنٛز وٕنۍکٮ۪ن چھِ پنٛںٮ۪ن گاڑٮ۪ن منٛز ہٮ۪کان اِنسان گٔژھِتھ پنٛنہِ گاڑِ چھِ یوٚتَن اِنسانَس خۄش گژھِ توٚتَن گژھِ سکوٗٹر چھِ وٕنۍکٮ۪ن چھِ معمولی ژۄچہِ وور اگر گامَس منٛز اَنہِ اِنسان سُہ تہِ چھِ گژھان اِنسان سکوٗٹرَس پٮ۪تھ ہُہ آے یِم سہولیژ تہِ مطلب بروںٛٹھ ٲس یہِ کہِ بیٚیہِ کامٮ۪ن منٛز تہِ آے وٕنۍکٮ۪ن سہولیت وٕنۍکٮ۪ن چھِ کامٮ۪ن منٛز تہِ سُہ بروںٛٹھ اوس واریاہ مُشکل گژھان برونٛٹھ ٲس واریاہ یہِ کہِ پھین چھِ مطلب گَرم اوس تیوٗت آسان ییٚتہِ اوس نہٕ مان ژٕ ہُہ اِنسان اوس مَران گرمہٕ سۭتۍ ییٚتٮ۪ن چھِ وٕنۍکٮ۪ن چھِ پھین قدمہٕ پَتہٕ قدمہٕ ییٚمِس نہٕ وٕنۍکٮ۪ن ہیٚرٕ چھُ پھین تٔمِس چھُ پتھرٕ تیٚلہِ تہِ لٲگِتھ پتھرٕ کَنۍ چھُ مان ژٕ سُہ اَمہِ سۭتۍ مان ژٕ آرام کَران یہِ تہِ آے فیسلٹی وٕنۍکٮ۪ن چھِ مان ژٕ ہُہ پاوَر پا بِجلی چھِ بِجلی بروںٛٹھ ٲسۍ ژٲنٛگۍ زالَان گۄڈٕ ٲسۍ ژٲنٛگۍ پَتہٕ آے مان ژٕ ٲے آے آے لالٹیٖن لالٹیٖنو پَتہٕ آے پَتہٕ چھَتہٕ گیٖر چھَتہٕ گیٖرو پَتہٕ آے پَتہٕ تِم لایٹہِ گیس مان ژٕ وٕنۍکٮ۪ن وٕچھِو کۭژاہ سہوٗلیت چھِ وٕنۍکٮ۪ن کوٗتاہ پاوَر چھُ وۄنۍ یَتھ پاورَس کۭژاہ اَسہِ کۭژاہ شٲہی کٔر اَتھ اَسہِ کوٗتاہ مان ژٕ ہُہ یا موبایل فون چھِ رایس کُکَر چھِ کۭژاہ مان ژٕ ہُہ شٲہی آے اَسہِ کۭژاہ مان ژٕ کۭژاہ بدلاو آو یَتھ یَتھ زندگی منٛز سانہِ وٕنۍکٮ۪ن چھُ پرٛٮ۪تھ کُنیُک مان ژٕ یہِ موبایل فون چھِ رِشتہٕ دارَن نِش چھُنہٕ گژھنٕے اِنسان وٕنۍکٮ۪ن چھِ دَپان مان ژٕ ؤلِو وَنہِ کَرو فون کانٛہہ کوٗر چھےٚ آسان وٲروِ سۄ چھِ دَپان وۄنہِ کَرٕ بہٕ تیٚلہِ تہِ ماجہِ سۭتۍ کَرٕ بہٕ کَتھ بہٕ چھَس نہٕ ہٮ۪کان گٔژھتٕے گوٚو گَرِ چھِ سۄ ہٮ۪کان کَتھ کٔرِتھ گَرِ چھِ سۄ ہٮ۪کان مُلاقات کٔرِتھ بٲیس سۭتۍ چھِ ہٮ۪کان مُلاقات کرٕنۍ بیٚنہِ سۭتۍ چھِ ہٮ۪کان مُلاقات کٔرِتھ ماجہِ سۭتۍ چھِ ہٮ۪کان مُلاقات کٔرِتھ اَدٕ پَتہٕ ییٚمہِ ساتہٕ پَتہٕ فٕرصت یِیَس ہُتھ پٲٹھۍ تَمہِ ساتہٕ تہِ چھَس سہوٗلیتٕے تَمہِ ساتہٕ تہِ چھَس سہوٗلیت تہِ تَمہِ ساتہٕ تہِ گَرِ کَران تلاش وۄتھان تہٕ نیران دۄہَس منٛزٕے یِوان واپَس گَںٛٹَن منٛز یِوان واپَس کٲنٛسہِ آسہِ پَنٕنۍ گٲڑۍ سُہ چھُ گَںٛٹَس منٛز یِوان واپَس کٲنٛسہِ آسہِ وۄنۍ یہِ ٹرٛانَسپوٹ اورُک مان ژٕ گورمٮ۪نٛٹُک سُہ تہِ چھِ ہٮ۪کان مان ژٕ دۄہَس منٛز واپَس یِتھ یَتھ زَن بروںٛٹھ ٲسۍ لَگان ژور دۄہ شےٚ دۄہ ٲٹھ دۄہ ٲسۍ لَگَن مان ژٕ یِنَس گژھنَس آے یہِ سہوٗلیژ وٕچھ کۭژاہ سہوٗلیت آے اَسہِ ییٚمہِ سۭتۍ تہٕ گیس آو اَسہِ وٕنۍکٮ۪ن مٲنِو اَمہِ گیسہٕ سۭتۍ کۭژاہ سہوٗلیت آے اَسہِ دان وٕنۍکٮ۪ن چھُیی نہٕ دان کُنی چھُنہٕ کُنے گَرَس منٛز چھُ کھال کانٛہہ وٕنہِ ییٚمِس دان چھُ نَتہٕ چھُیی نہٕ وٕنۍکٮ۪ن دان وٕنۍکٮ۪ن چھُ مان ژٕ ہُہ یِکے مٲنِو تُہۍ یہِ کہِ یہِ میٹِنٛگ یۄس چھِکھ خاص کر اَسہِ میٹِنٛگ چھِ بروںٛٹھ آسہٕ پَتجہِ پَتٕج کِتھ کَنۍ ٲس بَنَن پَتٕج ٲس مٔہنیوٗ گاسہٕ اَنان پَتہٕ اوس ڈاکٕر اَنان پَتہٕ اوس رَزٕ وٕٹھان تمہِ رَزِ سۭتۍ اوس پَتہٕ مان ژٕ سُہ اوس ڈاکرِ منٛز رَز وَلان اورٕ یورٕ پَتہٕ ٲسۍ گاسہٕ سۭتۍ پَتٕج وونان تُہۍ وٕچھِو وٕنۍکٮ۪ن کۭژاہ فیسلٹی چھِ آسہِ کۭژاہ میٹِنٛگ چھِ تُہۍ وٕچھِو گٲڑۍ کُنے ٲس نہٕ آسان گۄڈٕ مان ژٕ ٹایمہٕ باپتھٕ ٹایم ٲس نہ پَیی کٲنٛسہِ بانٛگ ٲسۍ پَران تٔتھۍ پٮ۪ٹھ ٲسۍ دَپان نہ وٕنۍکٮ۪ن ووت یہِ ٹایم اَختاب اوس پھیران یَتھ سایڈَس دَپان اوس وٕنۍکٮ۪ن ووت یہِ ٹایم وٕنۍکٮ۪ن گَڑِ وٕنۍکٮ۪ن چھِ موبایلَس منٛز یہِ ٹایم وٕچھان وٕنۍکٮ۪ن چھِ لَبَن منٛز گَڑِ وٕنۍکٮ۪ن چھِ اَتھ پٮ۪ٹھ وٕچھان وٕنۍکٮ۪ن چھِ نَرٮ۪ن گَڑِ وٕنۍکٮ۪ن چھُنہٕ اَمیُک تہِ چھِنہٕ کٕہٕنۍ تہِ مُشکلات وٕنۍکٮ۪ن چھِ سٲری مُشکلات اَسہِ وُنہِ پنٛنِس پانَس منٛز کوٗتاہ بدلاو آو اَسہِ کۭژاہ سختی ٲس وٕنۍکٮ۪ن کٮ۪ن لُکَن کۭژاہ چھِ ہُہ سہوٗلیت چھِ کۭژاہ شٲہی چھِ وٕنۍکٮ۪ن چھِ أسۍ مان ژٕ سٲرۍسٕے منٛز اِنشاءاللہ رحمٰن بروںٛٹھ پَکان وٕنۍکٮ۪ن چھِ اَسہِ مان ژٕ ہُہ پرٛٮ۪تھ کانٛہہ حِساب پرٛٮ۪تھ کانٛہہ کِتاب کٲم ٲس اَسہِ ٲس تیٖژ کٲم آسان ڈَلَس پھٔٹراوُن اوس آسان کیٛاہ تام اوس آسان مان عٲرَق جوٗن جُلاے یَس منٛز کوٗتاہ گرم اوس آسان کوٗتاہ عٲرَق دَپان اوس اِنسان وَنہِ کیٛاہ کَرٕ سۄ کٲم تہِ مَکلے تِتہِ نہٕ کِہیٖنۍ تَتھ تہِ آو وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ مَنٲیِکھ کُلۍ دوٚپ وۄنۍ کَرو وۄنۍ بَناوو کُلۍ پَتہٕ بَنَن ژوٗںٛٹھۍ پَتہٕ بَنہِ ہُہ پَتہٕ بَنہِ گاسہٕ اوس مان ژٕ ییٚلہِ أسۍ گاسہٕ ٲسۍ گاسَس ٲسۍ گُپَن ٲسۍ آسان پَتہٕ ییٚلہِ گاسَس ٲسۍ گژھان مٲنِو درٛوت گۄڈٕ اوس نہٕ درٛوت گۄڈٕ ٲسۍ اَتھٕ سۭتۍ لونان اَتھٕ سۭتۍ ٲسۍ اَنان گاسہٕ بوٚد کۭتِس کالَس اوس سَمان وٕنۍکٮ۪ن چھُ درٛوت وٕنۍکٮ۪ن چھُ مان ژٕ پَتہٕ آو درٛوت درٛاتہِ سۭتۍ تہِ گٔے سہوٗلیت دوٚپُکھ ہَتا وۄنۍ چھِ درٛٲتۍ وۄنۍ چھُنہٕ مان ژٕ تیٚلہِ تہِ مُشکل گژھان کِہیٖنۍ پَتہٕ آے مِشیٖن وٕنۍکٮ۪ن چھِ قدمہٕ پَتہٕ قدمہٕ مِشیٖن گَرِ چھِ نیران اِنسان مِشیٖن چھِ یَتھ بروںٛٹھ دۄہ اوس لَگَن تَتھ چھِ لَگان اوٚڑ پٕہَر تہٕ آے یہِ تہِ فیسلٹی اَتھ کوٗتاہ مان ژٕ مَزٕ تُل اَتھ کوٗتاہ فٲیدٕ تُل اَسہِ اِنشاءاللہ وٕنۍکٮ۪ن چھُ پرٛٮ۪تھ کُنہِ منٛز اِنشاءاللہ پرٛٮ۪تھ کُنہِ اَندٕ پرٛٮ۪تھ کُنہِ طرفہٕ چھُ اَسہِ وٕنۍکٮ۪نَس سہوٗلیتٕے سہوٗلیت برونٛٹھ ٲس نہٕ مان ژٕ یہِ کہِ نیٚبر ٲسۍ گژھان پنجاب پنجاب ٲسۍ لٕکھ گژھان بِچٲرۍ ییٚتہِ ٲسۍ سختی ییٚتہِ ٲس نہٕ مان ژٕ یِہٕے ؤرۍ یُک بَتہ اوس نیران یہِ پَتہٕ ٲسۍ بَچٲرۍ سُہ تہِ اگر دۄن رٮ۪تَن ترٛٮ۪ن رٮ۪تَن ژورَن رٮ۪تَن پَتہٕ ٲس پٮ۪وان موٚہنوٮ۪ن گژھُن پنجاب پَتہٕ ٲسۍ شیٚیہِ ریٚتہِ مان ژٕ لَگان پَے چِٹھۍ ٲس واتان سۄ تَتھ ٲسۍ شےٚ رٮ۪تھ لَگان تَتہِ پٮ۪ٹھ یوٚت وٕنۍکٮ۪ن چھِ اگر اِنسان کوٗشِش کَرِ أتھی وٕنہِ چھِ سُہ وَتے آسان پَے چھِ آسان لٔجمٕژ یہِ کوٚتَن ووت وٕنہِ چھِ آسان ییٚلہِ سُہ واتان چھُ وارٕ کارٕ سُہ چھِ کَران گَںٹَن منٛز دۄن گَںٹَن منٛز وٕنۍکٮ۪ن چھِ بَے اَیَر گژھان وٕنۍکٮ۪س چھُ مان ژٕ ہُہ سۄ چھِ ساروے کھۄتہٕ مان ژٕ فیسلٹی ساروے کھۄتہٕ زیادٕ وٕنۍکٮ۪ن چھُ گَںٹَہٕ لَگان تہٕ تِتھَے پٲٹھۍ تِتھَے پٲٹھۍ مان ژٕ آو سٲرۍسٕے منٛز اِنشاء اللہ رحمٰن بدلاو تہٕ اچھا چلو شُکر الحم الحمدُللہِ ربِ العالَمیٖن